ییٚلہِ ہَسا اِنسان زٮ۪وان چھِ تَمہِ پَتہٕ چھِ سُہ سکوٗل گژھان گۄڈٕنِچی کَتھ چھِ أسۍ سکوٗلَس منٛز ہیٚچھان اَدب دوٚیِم چیٖز مٲلِس ماجہِ نِش ہیٚچھان اَدب ترٛیٚیِم چیٖز ییٚلہِ أسۍ ٹٮ۪نتھٕ پاس چھِ کَران سٲلِم چھِ وَنان ٹٮ۪نتھ پاس کٔرِتھ چھُو سہل زِندگی مگر تَمہِ پَتہٕ چھِ اَصلی مُشکِلات گژھان سِٹاٹ تہٕ پَتہٕ چھِ أسۍ اَفسوٗس کَران اَگر ہَسا اَسہِ ٹٮ۪نتھَس تامَتھ آسہِ ہے اَصٕل پٲٹھۍ پوٚرمُت ییٚمہِ برٛونٛہہ کُن ہَسا گژھ ہے اَسہِ سہل تہٕ آسان تہٕ اِنفٕلَنٕس چھِ کَران اَسہِ یہِ چیٖز زِ اگر ہَسا أسۍ برٛونٛہہ کُن برٛونٛہہ کُن پَکو سٲنۍ لایِف گٔے سَکسٮ۪سفُل زیادٕ زیادٕ کامیاب گَژھو أسۍ زیادٕ زیادٕ